أسۍ چھِ پانَے وۄپداوان یُتھے أسۍ ییٚکیاہ مان ژٕ ٲلو رُۍ آسہِ ؤنۍ گٔے تِم تَیار تہٕ کٔڑۍ أسۍ چھِ پَتہٕ بیٲلۍ ٲلو تھاوان تٔتی پَتہٕ یُتھے بیٚیہِ چھُ ٹایم واتان یہِ چھُ تٔتھی بیٲلۍ ٲلوَس پَتہٕ ٲلٕو رُوان پَننِسٕے بیٲلِس پیٚٹھ اکیاہ لٲر چھُ بیٲلۍ کَڑان ہۄکھناوان چھِ ہۄکھنٲیِتھ چھِ تھاوان أتی وَنٛدَس یا رازمہ دال دال چھِ کَڑان أسۍ سۄ چھِ ہۄکھناوان مَطلَب أڈۍ چھِ کھیٚوان تہٕ أڈۍ چھِ تھاوان ہۄکھنٲیِتھ أتی کُنہِ اَصلِس بانَس مَنٛز ٹایِٹ بانَس مَنٛز بَنٛد کٔرِتھ پَتہٕ یُتھے ہَرُد چھُ واتان مَطلَب رُوٕنۍ چھِ آسان دال پَتہٕ چھِ سۄے پَننی دال اَنان تہٕ رُوان تِتھے کٔنۍ چھِ مَرژٕانٛگَن ہۄکھناوان مَرژٕانٛگَن بیٚول تھاوان ہۄکھنٲیِتھ بَناوان پَنُن بیٚول تَتھ اِستعمال کَران بیٚول تھاوان ہۄکھنٲیِتھ پَتہٕ چھِ یِتھی مَرژٕانٛگَن آسَن رُوٕنۍ پَنٕنۍ مَژرانٛگَنٕے چھِ رُوان اِتھے کٔنۍ چھُ رُہَن رُہَن تہِ چھِ أسۍ وۄبداوان گَرِ پَننہِ رُہَن ییٚلہِ تَتھ تہِ چھِ أسۍ بیٲلۍ بیٲلِس خٲطرِ تھاوان اَلَگ رُہَن ہۄکھنٲیِتھ بَنٛد کٔرِتھ پَتہٕ چھِ سۄے رُوان أسۍ أسۍ چھِ پَننِی زیادٕ تَر یا ہاکہٕ نِہیٚل چھِ ہاکھ چھِ رُوان تَتھ تہِ چھِ پَتہٕ أسۍ پانے نِہیٚل بَناوان سُہ تہِ چھُ رُوان أسۍ پانے یا مَکٲے چھَ مَکٲے ییٚلہِ تَیار چھِ گَژھان اَسہِ أسۍ چھِ سۄ رُوان مَطلَب اَنان گَرٕ کھیٚوان تہٕ چھِ تہٕ بیٲلِس خٲطرٕ چھِ اَصل دٔر مَکٲے یۄس آسہِ یۄس نہٕ أسۍ کھیٚوان چھِ کِہیٖنۍ سۄ چھِ أتی تھاوان اَصل پٲٹھۍ چھِ کَڑان اَلَگ اَلَگ تہٕ ہۄکھنٲیِتھ چھِ تھاوان تاکہِ کیٚمۍ ویٚمۍ گَژھَن نہٕ وۄتھٕنۍ ہۄکھنٲیِتھ چھِ پَتہٕ تھاوان اَصلِس ڈَبَس مَنٛز بَنٛد کٔرِتھ پَتہٕ یُتھے مَکٲے رُونُک سیٖزَن چھُ یِوان پَتہٕ چھِ سۄے مَکٲے آرام سان أسۍ تراوان تہٕ رُوان أسۍ چھِ زیادٕ تَر پَننی بیٲلۍ تھاوان تہٕ پَننی بیٲلۍ چھِ أسۍ وۄبداون اَصل پٲٹھۍ ہۄکھنٲیِتھ تاکہِ کیٚمۍ ویٚمۍ گٔژھۍ نہٕ وۄتھٕنۍ کِہِیٖنۍ بیٚیہِ اِیَر ٹایِٹ چھِ أسۍ تھاوان یِم کٔرِتھ